اسلامُ علیکُم ورحمتُہ اللہ آز ونہو تۄہہِ بہٕ پانٛژن نفرن ہُنٛد ناو یِم زن مےٚ ہمساے چھِ ییٚتھَن تَتھ منٛز چھُ یِوان عبدالرزاق کُٹے محمد اِسحاق میٖر غلام النبی لون غلام النبی چوپان عبدالرشیٖد بٹ